اچھا تبسُم جی تۄہہِ ووٚنوُ أسۍ چھ باغَس منٛز تہِ کٲم کران بیٚیہِ نیٚبرِم کھاہ کٲم تہِ چھ کران تُہۍ ؤنِو تُہندِس گامَس منٛز کُس کُس فصٕل چھ بنان کۄس کۄس سبزی چھ بنان سٲنِس گامَس منٛز حظ اوس بروٚنٛہہ کالہِ زیادٕ دانہِ بناوان حظ دانہِ بناونہٕ پتہٕ کوٚر لُکو زیادٕ کوٗشِش ژوٗنٹھۍ باغ بناونٕچ ژوٗنٹھۍ باغ بناونَس منٛز کوٚر تِمَو تَتھ منٛز کیٚنٛہہ قٕسم رٮ۪ڈ ڈیلِشَس لٲگٕکھۍ بناوٕنۍ اِٹلی آے نوٚو قسم گالا آو نوٚو قٕسٕم تہٕ بروٚنٛہہ بروٚنٛٹھ برونٛٹھ یِم باغ بڑۍ بڑۍ باغ ٲسۍ برونٛٹھہ کُلۍ تِم ژٔٹِکھ ؤنۍ لٲگِکھ اِٹلی ہایڈ این سٹی بناوٕنۍ تہٕ آز کَل تہِ چھ کیٚنٛژَن جایَن دانہِ مگر زیادٕ چھ ییٚتہِ وُنکٮ۪س باغٕے زیادٕ حظ